بہٕ دِم پَنٕنۍ سَجیٚشَن یُس ہَسا ہیٚلٕتھ کِیر سِسٹمٕز چھِ سٲنِس ایرِیا ہَس منٛز یِمَن منٛز کٕم کٕم چینٛجِز گژھَن یِنۍ اَتہِ کٕم کٕم خٲمیہِ چھِ بہٕ چھُس پانہٕ أتھۍ ہیٚلٕتھَس منٛز کٲم کَران مےٚ چھُ پانہٕ پنُن بی ایٚس سی نٔرسِنٛگ چھُ مےٚ کَمپٕلیٖٹ کوٚرمُت ٲں بیٚنٛگلور راجو گانٛدھی یونیورسِٹی منٛز تہٕ بہٕ اوسُس بیٚیہِ اَپالو ہاسپِٹَلَس منٛز تہِ چھِ مےٚ أکِس ؤرۍ یس کٲم کٔرمٕژ تَتہِ اوسُس بہٕ سِٹاف نٔرٕس آی سی یوٗ وس منٛز کٲم کَران أکِس ؤرۍ یس تہٕ وُنٛکیٚس چھُس بہٕ ییٚتہِ بڈگام ہاسپِٹَل ٲں چھُ أتۍ چھُس بہٕ وُنٛکیٚس ایز اےٚ سِٹاف نٔرٕس کٲم کَران ساروٕے کھۄتہٕ گۄڈٕنیٚتھ وَنہٕ بہٕ فیسَلٹیٖز چھَنہٕ اَتہِ واریاہ زیادٕ کیٚنٛہہ گۄڈٕنیٚتھٕے چھِ آکسیٖجَن فیسَلٹی یۄس مین اَکھ چیٖز آکسیٖجَن چھُ آکسیٖجَن فیسَلٹی چھَنہٕ اَتہِ زیادٕ کِہیٖنۍ نہٕ کُنہِ وقتہٕ چھِ پیشَنٹٕس اَتہِ یِوان اَتہِ چھِنہٕ آکسیٖجَن سِلیٚنڈٲرٕس چھِ آسان مگر تیٖتیٛاہ چھِنہٕ اَتہِ کِہیٖنۍ آکسیٖجَن سِلیٚنٛڈٲرٕس کُنہِ ساتہٕ چھِ تِم آسان ایٚمپٹی تِم چھِکھ نہٕ آسان رِفِل تہِ أنۍ مِتۍ کٔرِتھ کِہیٖنۍ نہٕ آکسیٖجَن سِلیٚنڈٲرٕس بیٚیہِ چھُ کَنسنٹرٛیٹر تہِ چھِنہٕ اَتہِ تیٖتیٛاہ کیٚنٛہہ مطلب ییٖتیٛاہ گَژھیٚن آسٕنۍ یہِ چھُ ڈِسٹِرٛکٹ ہاسپِٹَل میٛانہِ حِساب گژھیٚن اَتہِ ہنٛڈرڈ ایٚبوٚو آکسیٖجَن کنسَنٹرٛیٹٲرٕس آسٕنۍ تہٕ مےٚ چھُنہٕ باسان اَتہِ آسیٚن ٲں فِفٹی تہِ کَنسَنٹرٛیٹر خیر ٲں بیٚیہِ یُس آکسیٖجَن اَتہِ گَژھہِ یِںۍ لاگنہٕ آکسیٖجَن سَپلاے پرٛیٚتھ کُنہِ وارڈس گَژھہِ آسٕنۍ آکسیٖجَن سَپلاے تاکہِ أتتھٕے واڈسٕے منٛز کَرو أسۍ آکسیٖجَن یِمَن کۄنیٚکٹہٕ پیشَنٹَن بیٚیہِ گَژھہِ اَتہِ گَژھہِ یِنۍ ٲں یہِ گژھہِ ہا یُن تھوڑا بَڑھاونہٕ یہِ ہاسپِٹَل ٲں تاکہِ توتہِ کِہیٖنۍ نٔے کِہیٖنۍ نٔے اَگر یہِ ڈِسٹِرٛکٹ ہاسپِٹَل چھُ ہَنٛڈرٛڈ بیٚڈٕڈ ہاسپِٹَل گَژھہِ ہا یہِ آسُن یہِ چھُنہٕ فِفٹی بیٚڈٕڈ ہاسپِٹَل تہِ کِہیٖنۍ نہٕ آ ڈِسٹِرٛکٹ ہاسپِٹَل چھُ یہِ چھُ بَڈگام واریاہ بوٚڑ ڈِسٹِرٛکٹ چونٛکہِ مختلف شہرو پٮ۪ٹھ مختلف علاقو پٮ۪ٹھ چھِ پیشیٚنٛٹ یِوان اور پانَس علاج کَرنہِ اَتہِ گَژھیٚن فیسَلٹیٖز آسنہِ واریاہ زیادٕ بیٚیہِ مطلب ڈاکٹر فیسَلٹیٖز تہِ چھَنہٕ اَتہِ تیٖژاہ کِہیٖنۍ نہٕ اَتہِ چھِ ڈیلی چھِ چینٛجِز چھِ گَژھان ڈاکٹر ڈیلی مطلب کُنہِ دۄہ چھُ یِوان اور کانٛہہ ڈاکٹر مطلب اَتہِ چھُ اَکھ ڈاکٹر جُنید چھُ اَتہِ سُہ چھُ واریاہ اصٕل ڈاکٹر ادٕ تٔمِس چھُ وَنان پرٛیٚتھ کانٛہہ ڈاکٹر چھُ آسان پرٛیٚتھ کٲنٛسہِ ڈاکٹرَن چھِ آسان کٔرمٕژ محنت البتہ کیٚنٛہہ ڈاکٹر چھِ تِم تہِ مطلب یِمَن نہٕ تیٛوتاہ اصٕل ڈایگٕنوٗز چھُ کِہیٖنۍ نہٕ یِہنٛدِ سۭتۍ نہٕ پیشیٚنٛٹ سیٚٹٕسفاے چھُ گَژھان کِہیٖنۍ نہِ مطلب اوترٕ اوس مےٚ چھُ مدِ نَظر وُنٛکیٚس اَکھ کیس سُہ اوس بَڈٕگامکُے کیس اَکھ اورٕ آو پیشیٚنٹہٕ اَکھ آو تَمہِ دۄہ اوس ڈاکٹر اَکھ اَتہِ تہٕ تِمو سُہ اوس ترٛیٚن دۄہَن اَتہِ ایٚڈمِٹ أکۍ ڈاکٹرَن تھوٚو اکھ دَوا أکۍ تٔمۍ کوٚر اکھ ڈایگٕنوٗز تٔمۍ تھوٚو أمِس اکھ دَوا پیٚنٹاپ تھوٚو تٔمۍ یا پینہِ خٲطرٕ تھوٚو تٔمۍ سُپازما فوٹ بیٚلِک یِم چیٖز تہٕ دوٚیمہِ دۄہ آو بیٛاکھ ڈاکٹر تٔمۍ تھوٚو بدل تٔمۍ توٚو مطلب سیفرا زوٗن أمِس تٔمۍ تھوٚو بَدَل چیٖز میٚٹروجل تھوٚو تٔمۍ تٔمۍ تھوٚو بدَل اکھ پَننہِ ٲں حساب ترٛیٚمہِ دۄہ آو بدَل ڈاکٹر تٔمۍ تھوٚو بَدَل ڈایگٕنوٗز مگر أمِس پیشیٚنٹس گٔے نہٕ فرق کِہیٖنۍ أمۍ سُنٛد یہِ گوٚو نہٕ پَننہِ جایہِ سیٚٹسفاے کِہیٖنۍ ترٛیٚن دۄہَن روٗد لگاتار یی گژھان ترٛیٚمہِ دۄہ ؤتھۍ یِم أمۍ سٕنٛدۍ ایٚٹیٚنٛڈنٛٹ پیشیٚنٛٹٕنۍ یِمو نیٛو یہِ ہیٚڈوُن ہیٚڈوٕنۍ کوٚر أکی ڈاکٹرَن أمِس ڈایگٕنوٗز تٔمۍ تھوٚو أمِس دَوا اکھ بٲتل کُس تانۍ دَوا تھوٚونَس کہِ یہِ گوٚو تٔمے سۭتۍ ٹھیٖک تَمہِ کہِ باو تَمہِ کہِ وجہ سۭتۍ چھُ مطلب یِم پیشَنٛٹٕس اور چھِ یِوان بِچٲرۍ تِمَن چھِ اُمید آسان کہِ اَمہِ ہَسپَتال منٛز نیرو نہٕ ٲسۍ خٲلی کیٚنٛہہ اَتہِ میلہِ اسہِ شِفاء مگر تِم چھِ اَتہِ مایوس گٔژھِتھ نیران تٔمے کِنۍ اَتہِ گَژھیٚن ڈاکٹرَن ہنٛز فیسَلٹی تہِ گَژھیٚن اصٕل آسٕنۍ اَتہِ اور گَژھیٚن ویٚل کوٚالِفایِڈ ڈاکٹٲرٕس گَژھیٚن یِنۍ اور سوزنہٕ تہٕ بیٚیہِ بیٚیہِ مختلف فیسَلٹیٖز گژھیٚن اَتہِ گَژھیٚن یِنۍ بیٚڈٕس بَڑھاونہٕ ٲں ہاسپِٹَلَس ٲں مطلب پٔتۍ کِنۍ چھُ اَتھ تھوڑا گرٛاوُنٛڈ سُہ گرٛاوُنٛڈ گَژھہِ یُن تَتھ گرٛاوُنٛڈَس گَژھہِ کَنَسٹرٛکشَن گَژھٕنۍ تَتھ تہِ اگر بِلڈِنٛگ بَنایَن پٔتۍ کِنۍ تاکہِ یہِ ڈ ہاسپِٹَل بَنہِ بوٚڑ پَہمَتھ تہٕ فیسَلٹیٖز گَژھیٚن یِنۍ تھاونہٕ واریاہ فیسَلٹیٖز چھِ اَتہِ واریاہ کَم منٛز چھُ روتلہٕ یِوان تِتھ ایٚمَرجَنسی پیشَنٹٕس کٲنٛسہِ چھِ ہیٚکان أتتھٕے ڈیٚتھ گٔژھِتھ پیشَنٹَس تیٚلہِ کہِ اِس لیے مےٚ چھِ گورمِنٹَس چھِ اسہِ یِہٲے اپیل کہِ اَتہِ گَژھیٚن یِنۍ یِم چینٛج کَرنہٕ واریاہ چیٖز چھِ تِتھۍ یِم اَتہِ ہَسپَتالَس منٛز گَژھیٚن یِنۍ چینٛج کَرنہِ یِم ڈاکٹَر فیسَلٹیٖز ویٚل کوٛالِفایِڈ ڈاکٹٲرٕز اور سوزٕنۍ یا نٔرسِز یِم مطلب بی ایٚس سی کٔرِتھ نٔرسہٕ چھِ ایٚم ایٚس سی کٔرِتھ نٔرسہٕ چھِ تِم ہسا یِن ریٚکریٛوٗٹ اَتہِ کَرنہٕ ویٚل کوٛالِفایڈ نٔرسِز تہِ یِمو سۭتۍ ہَسا پیشَنٛٹٕس سیٚٹٕسفاے گَژھہٕ ہان تہٕ بیٚیہِ پیشَنٹَن خٲطرٕ گَژھہِ اَتہِ یِنۍ باضٲبطہٕ صفٲیی کَرنہٕ باتھ روٗم فیسَلٹیٖز ٲں گژھیٚن اَتہِ آسنہِ اصٕل پٲٹھۍ گَژھیٚن دِنۍ یِمن باتھروٗم فیسَلٹیٖز ٲں صاف صَفٲیی ویٚل ہایجیٖن گَژھہِ یِمَن یُن دِنہٕ بیٚیہِ بعض اوقات چھُنہٕ آسان اَتہِ بیٚڈَن پٮ۪ٹھ چھُنہٕ مطلب شیٖٹ کَملہٕ وَملہٕ تِم چھِ آسان چھَلنٔے تِم گَژھیٚن یِنۍ ڈیلی چھَلنہٕ سیٚنِٹایزیشَن گَژھہِ یِنۍ کَرنہٕ ٲں یِم چیٖز چھِ بیٚسِک یِم فیسَلٹیٖز چھِ تِم گَژھیٚن ینۍ پرٛووایِڈ کَرنہٕ یِمَن پیشیٚنٛٹ تہٕ یی چھُ